ہےٚ وَنسا وعلیکُم اسَلام سیٖمَٹ ہَہ سیٖمَٹ سیٖمَٹ چھُ واریَہو قٕسمو ژےٚ کُس سیٖمَٹ چھی ضروٗرت آ سیٖمَٹ چھُ واریہَو قٕسمو ایمبوٗجا چھُ ایمبوٗ ایمبوٗجا چھُ یہِ ہَسا یہِ میکٕس چھُ ایشَن چھُ ایم ایمبوٗجا گژھِ شےٚ ہَتھ روٚپیہِ بیگ حظ ہَہ جِناب تۄہہِ کوٗتاہ چھُ نیُٚن تُل حظ پَرواے چھُنہٕ کینٛہہ یِیِو تُہۍ تہٕ بہٕ بہٕ ہٮ۪کو تۄہہِ کَنسیشَن کٔرِتھ

اہن حظ آ اَصٕل پی اَصٕل چھُ یِتہِ یہِ ہَسا یہِ ہُتہِ میکٕس تہِ چھُ اَصٕل سُہ تہِ لَگَان مَکانَس زیادٕ اَصٕل گَژھیو تۄہِہ میکسٕے کیازِ ایمبوٗجا چھُنہٕ لَگَان آز ییٚتہِ کینٛہہ سُہ چھِ لَگان سَرکٲرۍ کامٮ۪ن تۄہہِ حظ لَگِوُ یہوے میکٕس یہِ ہَسا یہِ شیٚتٲجی گرٛیڈ سُہ چھُ تِرٛوَنٛزاہ گرٛیڈ سُہ چھُ نہ حظ تُہۍ کٔرِو اورٕ مولوٗم تۄہَہ گژھوٕ کَنسیشَن گژھٕنۍ تۄہہِ تۄہہِ تۄہہِ دِمو أسۍ یہِ ہَسا یہِ پانٛژھ ہَتھ رۄپیہِ بیگ یورٕ چھِ کٕنان پانٛژھ ہَتھ وُہ تۄہِہ گٔے وُ وُہ وُہ رۄپیہِ کَم نہ حظ اَمہِ کَم نہ حظ اَمہِ کَم گژھی نہٕ کِہیٖنۍ بِل نہ حظ تُہۍ کٔرِو تُہۍ کٔرِو مولوٗم ہُہ یہِ چھُ نمبر وَن سیٖمَٹ یِوان ماننہٕ اَمہِ کَم گژھِ نہٕ کِہیٖنۍ سُہ گوٚو اَمہِ پَتہٕ گٔیے تَمہِ پَتہٕ اگر بہٕ کَرٕ سا پَتہٕ گوٚو مےٚ نۄقصان سُہ گوٚو گاٹہٕ گاٹہٕ تہِ گژھِ نہٕ گژھُن کینٛہہ نہ نہ کٔمی گژھِ نہٕ کِہیٖنۍ پانٛژھ ہَتہ رۄپیہِ ہٮ۪کو تۄہہِ بہٕ یہِ ہَسا یہِ بیگ دِتھ تُہۍ پَتہٕ یہِ ہَسا تۄہہِ یہِ ہَسا یہِ کوٚت چھُو یہِ نیُٚن نہ حظ بہٕ سوزو تۄہہِ یہِ ہَسا تُہۍ ؤنِو پَنُن ایڈرَس بہٕ سوزو تۄہہِ گاڑِ منٛز ہُہ اَسہِ چھِ گٲڑۍ دُکانَس پٮ۪ٹھ ایویلیبٕل آسان بہٕ سوزو تۄہہِ یہِ ہَسا یہِ کِہیٖنۍ تُہۍ ؤنِو مےٚ تۄہہِ کَر چھُ ضروٗرت تۄہہِ گژھوُ آسُن دۄہ برونٛٹھ یہِ ہَسا یہِ ووتموُت حظ کِہیٖنۍ پَرواے چھُنہٕ تُہۍ دِیِو دہ رۄپیہِ کَمٕے ژور ہَتھ نَمتَے یِن تُہۍ وۄنۍ اَتہِ چھُ روزان ژور ہَتھ نَمتَے دِیِو تُہۍ

آ ٹھیٖک ٹھیٖک ٹھیٖک چھُ گژھان یہوے ٹھیٖک چھُ گژھان توتہِ تُلِو حظ اَدٕ کیاہ اَدٕ کیاہ نمبر چھُوا یہوے اہن حظ بہٕ چھُس تَتھ سۭتۍ کَران بہٕ چھُس ڈایریکٹ نٮ۪برٕ پٮ۪ٹھ اَنناوان سیٖمَٹ حظ تہٕ اَمہِ سۭتۍ چھِ یہِ ہَسا یہِ کَنسیشَن گژھان اگر اَمہِ پَتہٕ تہِ آسہِ بیٚیہِ تہِ کٲنٛسہِ ضروٗرت تہٕ مےٚ ؤنۍ زیو واریاہ قٕسٕم چھِ ییٚمکٕے اہن حظ تُل حظ تُل حظ پَرواے چھُنہٕ پَرواے چھُنہٕ کینٛہہ سیٖمَٹ چھُ ایویلیبٕل سورُے ہُہ اَتھ اَصٕل ہَہ گٔیے یہوے یہوے میکٕس تِرٛوَنٛزاہ یہوے چھِ لَگَان آز سٲری تۄہہِ آسِوٕ پانَس یہِ ہَسا یہِ پَتہ مےٚ حظ چھُ مےٚ چھِ ایمبوٗجا تہِ ایشیَن تہِ مےٚ حظ چھُ ہُہ سیفکو تہِ وۄنۍ گوٚو زیادٕ مَکان خٲطرٕ چھِ جادٕ پرٛیفَر کَران یہوے یہِ ہَسا یہِ میکسٕے نمبر چھُوا تۄہہِ پاے تُلِو حظ پُشرٲیِو خۄدایَس بہٕ چھُسو بٮ۪ل کٔرۍ زیو تُہۍ دۄہ برونٛٹھ فون تہٕ بہٕ سوزو تۄہِہ گاڑِ منٛز سیٖمَٹ تُلِو حظ تُلِو حظ